ہیٚلو سلام علیکُم واحد صٲب ٹھیٖک چھُو حظ اَہَن حظ آ سَر تُہۍ چھُو حظ نیٛوٗ نیٛوٗٹریشَن حظ آ اَسہِ اوس ڈایِٹ حظ تھوڑا ضروٗرت سَر اَسہِ چھِ ایٚکچُؤلی تھوڑا ویٖکنٮ۪س باسان حظ پٔتۍمہِ رٮ۪تَس منٛز باسٮ۪و تھوڑا ویٖکنٮ۪س آ اَسہِ ؤنِو تھوڑا اَسہِ کیٛاہ پَزِ کھیٚون ہُہ یہِ اَسہِ چھِ تھوڑا ویٖکنٮ۪س باسان اَسہِ کٔرِو فُڈ پَنُن رِکَمٮ۪نٛڈ اَسہِ چھِ کَمٛزوٗری باسان پانَس تھوڑا زَنٛگَن منٛز پین باسان کٲم نہَ ہٮ۪کان کٔرِتھ کیٚنٛہہ اَسہِ بوٗز اَسہِ بوٗز تُہُنٛد اَسہِ بوٗز تُہُنٛد سُپیشلِسٹہٕ تُہۍ چھُو واریاہ اَتھ منٛز یہِ مطلب اَصٕل پٲٹھۍ تھوڑا ایکٕسپیٖرَنَس تَوَے کوٚر اَسہِ تۄہہِ فون سَر ایٚکزَرسایِز حظ نہَ حظ ایٚکزَرسایِز چھِنہٕ کران کیٚنٛہہ ٹھیٖک اَہَن حظ آ آملیٹ حظ

اَہَن حظ آ آ ٹھیٖک حظ چھُ سَر تُہۍ کَتہِ چھُو آسان أسۍ یِمَو تُہٕنٛدِس دُکانَس پٮ۪ٹھ مطلب تۄہہِ چھُو پَنُن کِلنِک کُنہِ جایہِ

ٹھیٖک ٹھیٖک

وَلہٕ حظ ٹھیٖک حظ چھِ تیٚلہِ بہٕ حظ کَرٕ یِمٕے عمل تہٕ بیٚیہِ مطلب سلاد ولاد ما چھِ کھیٚنۍ پرٛوٹیٖن ٹھیٖک یہِ کَتہِ بَنہِ اَسہِ پرٛوٹیٖن ٹھیٖک وَلہٕ حظ ٹھیٖک حظ چھُ شُکریہ سَر